یتھ پٲٹھۍ زن حظ پتہ چھِ اسہ کٲشر زبان ہسا چھِ یہِ ہسا چھِ اسہِ مادٕری زبان اسہِ پزِ نہٕ یہِ ہرگز تہِ مشراوٕنۍ اتھ پزِ اسہِ وارہ امیُک خیال پزِ اسہِ تھاوُن لۄکٹٮ۪ن شُرٮ۪ن پزِ اسہِ گۄڑ پیٚٹھے کٲشُر ہیٚچھناوُن یتھ پٲٹھۍ اردو وس یِوان چھ ہُرٮ۪ر دِنہٕ ہنٛدی یَس چھ یِون ہُرٮ۪ر دِنہٕ تِتھے پٲٹھۍ پزِ اسہِ کٲشٕر کتھہِ تہِ ہُرٮ۪ر یُن دِنہٕ ہر کٲنٛسہِ أکِس جایہ گژھہِ اسہِ پیٚون کٲشر پٲٹھی کتھ کرٕنۍ تاکہِ یہِ یہِ بچہِ سٲنۍ یہِ کٲشر یۄسہٕ لنگویج چھِ یہِ بچہِ ہر کُنہِ سکولن منٛز ہر کُنہِ سبجیٚکٹ ہسا پییہِ اسہِ کمپلسٔری تھاوُن سکولن منٛز تاکہِ یہِ کٲشر زبان گژھہِ سارنی مضبوط تہٕ یِم ہیٚکن برونٛہہ کُن کٲشُر بوٗلِتھ فیوٗچرٕچ کَتھ کرو أسۍ فیوٗچرٕچ ٲسۍ تھاوو برونٛٹھے سونٛچتھ ییٚلہِ ٲسۍ گۄڑٕ پٮ۪ٹھے تھاوو سونٛچتھ سکولن منٛز تھاوو ایٚولیبٕل کشمیری سبجیٚکٹ ہر کانٛہہ بچہٕ ہیٚکہِ پٔرِتھ تٔمِس گژھہِ نہٕ فیوٗچرس منٛز کانٛہہ تہِ پرابلِم تہٕ سانہِ کٲشر زبانہِ لگہِ فیوٗچرس منٛز پوچھر